ہندُستانس منٛز چھِ واریاہ بادشاہ روٗدۍمٕتۍ یِمن منٛز کیٚنٛہہ واریاہ مَشہوٗر چھٕ یِم بادشاہ چھِ بَڑین بَڑین سلطنتن ہُنٛدۍ یِمن منٛز کیٚنٛہہ مشہوٗر چھِ مغل سلطنت گُپتا ایمپیر چلوکیہ ڈایناسٹی یِکۍ چوٗلا ڈایناسٹی یٕکۍ مراٹھا ایمپایر یِم یِمن سلطنتن ہُنٛد ناماور بادشاہن ہُنٛد ناو چھُ اکبر اشوکا پرتھوی راج چوہان اورنگزیب شاہ جہاں جہانگیر ٹیپو سُلطان تہٕ چندر گپتا یِم سٲری بادشاہ چھِ پَنٕنہِ حکوٗمتٕکۍ ذَہانَت تہٕ عٲشو عِشرتٕکۍ زنٛدگی گُزارنَس سۭتۍ سۭتۍ رٔتۍ شوق ٲسمٕتۍ تھاوان تہٕ اَتھ سۭتۍ سۭتۍ دُنیاہَس منٛز واریاہ ناماور یِمن منٛز چھِ مۄغل ایپیر شاہ جہان شاہ جہان ییٚمہِ دُنیاہہ دُنیِہٕچ خوٗبصوٗرت عِمارَت تاج محل چھِ پَنٕنہِ پَنٕنہِ بیگم اۭں پَننہِ خانٛدارنہِ ہٕنٛدۍ خٲطرٕ ممتاز بیگم نہِ خٲطرٕ چھُ بَنومُت یَتھ تٔمۍ گۄڈٕنیٚتھ ناو اوس تھومُت ممتاز محل یَتھ آز ناو چھِ یِوان وَننہٕ ممتاز محل ممتاز محل چھ اکھ زنٛدٕ پیارٕچ نِشٲنی اور چھٕ واریاہ واریاہو سَیاہ واریاہو علاقو پٮ۪ٹھ یِوان وُچھنہِ اَتہِ واریاہ زیادٕ لُطف اُٹھاوان تہٕ بیٚیہِ چھِ تُمۍ اَتھ سۭتۍ سۭتۍ وَنان زِ یہِ چھِ پیارٕچ نِشٲنی موٗجوٗد ممتاز ممتاز تہٕ شاہِ جہانٕنۍ پیارٕچ نِشٲنی